أسۍ چھِ کَشمیٖرَس منٛز چھِ وارِیاہ قٕسمَن ہٕنٛدۍ تِم کریٖپَر پٕلانٛٹٕس یِم أسۍ وۄپداوان چھِ مِثال کے طور پَر أسۍ چھِ وۄپداوان ییٚتہِ گَنٛڈٕ ٹَماٹَر چھِ وۄپداوان رۄہَن چھِ وۄپداوان ہاکھ چھُ پالَک چھُ پوشَن مَنٛز تہِ چھِ وارِیاہ قٕسٕم تِتھۍ یِم أسۍ وۄپداوان چھِ اَلہٕ چھِ لٲر چھِ باقٕے تہِ پٕلانٛٹٕس چھِ یِم أسۍ وۄپداوان چھِ ییٚتہِ ژٕنَن چھِ گِلاسہٕ چھِ ژیرٕ چھِ ٲر چھِ وارِیاہ چھِ تِتھۍ پٕلانٛٹٕس یِم اَسہِ ییٚتہِ کٔشیٖر منٛز وۄپداوان چھِ خاص کَر کریٖپَر یِم مےٚ تۄہہِ ؤنمو کِریٖپَرَن منٛز چھِ یِوان ییٚتہِ کٔشیٖر منٛز کریٖپَر گٔے تم پٕلانٛٹٕس یِم پھٔہلان چھِ پھٔہلان یِم چھِ تم چھِ تَتھ تَتھ منٛز چھُ یِوان لٲر چھُ یِوان اَلہٕ چھِ یِوان اَلَن ہٕنٛدۍ چھِ زٕ قٕسٕم یِوان اَکھ چھُ مطلب زٔمیٖنسٕے پٮ۪ٹھَن پھٔہلان بیٛاکھ چھُ ہیوٚر کُن ہیوٚر کُن تھوڑا پھٔہلان ہیمبہٕ چھِ تِم تہِ چھِ کریٖپٲرٕس تِم تہِ چھےٚ پھٔہلان بیٚیہِ وَنو بہٕ تۄہہِ اَکھ کَتھ پوشَن منٛز تہِ چھُ اَکھ قٕسٕم سُہ چھُ سُہ قٕسٕم چھُ روز پٕلانٛٹسَس منٛز یِوان سُہ تہِ چھُ اَکھ کریٖپَر آسان کیٛازِ سُہ تہِ چھُ پھٔہلان تَتھ تہِ چھُ پَتہٕ روز نیران اَکھ روز قٕسٕم چھُ آسان یُس سیوٚدُے چھُ کھَسان پٕلانٛٹٕس نارمَل پٕلانٛٹسَن ہِنٛدۍ پٲٹھۍ بیٛاکھ چھُ رو روز پٕلانٛٹسَن مَنٛز آسان یُس کریٖپَر چھُ آسان یُس پھٔہلان چھُ باقٕے اَمہِ مٔزیٖد وَنو بہٕ تۄہہِ یِم اَسہِ گِلاسہٕ چھِ ژیرٕ چھِ تِم چھِ آسان تِہُنٛد سیٖزَن چھُ مارٕچ ٹُو اٮ۪پرِل تہٕ باقٕے یِم گَنٛڈٕ چھِ رُہَن چھِ یِم أسۍ یِم چھِ أسۍ وۄپداوان ییٚتہِ کٔشیٖر منٛز نَوَمبَر نَوَمبَر ٹُو ڈٮ۪سَمبَر نَوَمبَر ٹُو ڈٮ۪سَمبَر چھِ أسۍ زیادٕ امہِ موٗجوٗب وۄپداوان کیٛازِ کہِ اَتھ منٛز نَوَمبر ٹُو ڈٮ۪سمبر اگر أسۍ یِم گَنڈٕ تہٕ رُہَن وۄپداوان چھِ تَتھ منٛز چھُ زیادٕ فَوٲیِد آسان فٲیدٕ چھِ زیادٕ آسان کیٛازِ تَتھ چھُ مطلب ٹھیٖک پٲٹھۍ نیران پَتہٕ گَنڈٕ تہِ تہٕ رُہَن تہِ وَنہِ اَگر اَمہِ مٔزیٖد چھُ کانٛہہ کران کٲم سُہ چھُ اَمہِ پَتہٕ رُوان گَنٛڈٕ تہٕ رُہَن سُہ چھُ گژھان سۄ چھُنہٕ تیوٗت فٲیدٕ آسان کِہیٖنۍ تَتھ منٛز چھُ بٔلۍ آسان نۄقصانٕے باقٕے چھُ اَسہِ پٕلانٛٹ چھِ کِرٛیٖپَر پٕلانٛٹ چھُ لٲر چھُ اَلہٕ چھِ تِم تہِ چھِ أسۍ ییٚتھی سیٖزنَس منٛز وۄبداوان اٮ۪پریل اٮ۪پریل جوٗن جُلاے اگستہٕ یتھی یَتھی سیٖزنَس منٛز چھِ یَتھی سیٖزنَس منٛز چھِ تمَن نیران تہِ وَنۍ اَمہِ مٔزیٖد چھِ باقٕے بٔڑۍ بٔڑۍ پٕلانٛٹٕس یِم چھِ ژوٗنٛٹھۍ کُل چھِ ژوٗنٛٹھۍ کُلۍ چھِ ہُم باقٕے ژیرٕ ویر تٕم بٔڑۍ بٔڑۍ پٕلان پٕلانٛٹٕس یِم چھِ تِم اگر أسۍ وۄبداوان چھِ تِمَن چھُ ٹایم لَگان تِمَن چھُ وارِیاہ ٹایم لَگان پَتہٕ مٮ۪وٕ نیرنَس تِم چھِ أسۍ آز رَوان تِمَن چھِ پَتہٕ کوٗتاہ ٹایِم وارِیاہ ٹایم گٔژھِتھ مٮ۪وٕ نیران اَلبَتہ یِم کِریٖپٲرٕس چھِ یِم لَکٕٹۍ لَکٕٹۍ پٕلانٛٹٕس چھِ یِمَن چھُ یِمَن چھُنہٕ تیوٗت ٹایم لَگان کیٚنٛہہ مٮ۪وٕ یا سَبزی نیرنَس تہٕ بیٛاکھ بیٛاکھ اَکھ چھُ پٕلانٛٹ سُہ گوٚو برٛنٛجَل وانٛگَن کُل وانٛگَن کُل چھُ سُہ تہِ چھُ تَتھ تہِ چھُ سُہ تہِ چھِ أسۍ ییٚتھی سیزَس منٛز وۄپداوان مطلب مارٕچ ٹُو اگست مارٕچ ٹُو اگست مَنتھٕ یِم چھِ یِہَے جانکٲری دِژمو مےٚ تۄہہِ کریٖپَر پٕلانٛٹسو مُتعلِق تِمٕے کریٖپَر پٕلانٛٹٕس یِم أسۍ کٲشِر پٲٹھۍ ہٮ۪کو ؤنِتھ یِم پھٔہلان چھِ تہٕ یہِ ٲس جانکٲری یِمَن پٕلانٛٹسَن ہٕنٛز